السلامُ علیکُم آ یُس واشِنٛگ مِشیٖن اَسہِ تۄہہِ نِش نِیو یہِ ٲس اَصٕل یہِ ٲس پَلو تہِ یِوان اَصٕل ٲس اَتھ منٛز یِوان اَصٕل پٲٹھۍ چھَلنہٕ بیٚیہِ اوس کَم ٹایِم لَگان مگر شور ٲس شور ٲس یہِ واریاہ بَلاے اَکھ کَران